سٲنۍ مطلب اسہِ نہ حظ ٲسۍ نہٕ گرِکۍ دِوان گۄڈٕ کُنہِ جایہِ گژھنہٕ کُنہِ کِنۍ نہٕ نیرنہِ مطلب کہِ ییٚتہِ حظ اوس کَشمیٖرس منٛز واریاہ زیادٕ ماحول بدل یٖژہ ییٚتہِ ٹیٚکنالوجی آیہِ توٗتاہ بدلیو ییٚتہِ ماحول سانین گرِکٮ۪ن ہٕنٛز دٮ۪مٲغی توازُن بدلیو توازُن بدلیو سٲنۍ مطلب یوٗتاہ یوٗتاہ یوریِم آیہِ ٹیٚکنالوجیٖز توٗت ووت فٲیدٕ سٲنہِ گرِکۍ آیہِ مطلب سٲنیٚن گرِکیٚن ہُنٛد دٮ۪ماغ بدلیو مطلب سون لایِف سٹایل ہیوٚتُن چینج گژھُن اَسہِ ووت واریاہ زیادٕ فٲیدٕ مطلب ٹیکنالوجی تھروٗ ووت اَسہِ مطلب اَسہِ گٔیے واریاہ زیادٕ ہیلٕپ فُل